اکھ ہتھ تہٕ کُنوُہ زٕ ہتھ پانٛژ تٲجی ژور ساس پانٛژھ ہتھ تہٕ نمتھ پانٛژھ ساس ٲٹھ شیٚتھ پٕنژٕ دہ ساس ٲٹھ شیٚتھ کُنوُہ وُہ ساس نو شیٚتھ تہٕ نم نَمَتھ